ہیٚلو سلام علیکُم ٹھیٖک پٲٹھۍ چھُو حظ

آ أسۍ چھِ بہٕ نایہِ وٲلۍ حظ بوٹ مین اَدٕ بَنہِ حظ عٲش کٔرِتھ تۄہہِ کٔژ ناوٕ حظ چھِ ضروٗرت اَدٕ بَنن حظ اَز تَتھ کیٛاہ چھُ ما چھِ اَتھ چھِ تۄہہِ حظ کَرنٲوٕ سٲر وٲر تُہۍ کیٛازِ چھُو ٹٮ۪نشَن ہٮ۪وان وُچھ حظ اگر ژٕ تۄہہِ کۄس تۄہہِ چھَا شِکٲرۍ ضروٗرت کِنہٕ تۅہہِ چھِ لۅکٕٹۍ بوٹ ضروٗرت کِنہٕ موٹر بوٹ لگہِ تُہۍ ییٚتہِ موٹر بوٹ تھٲوِو نا تہٕ تَتھ منٛز چھِ تیز پَکان تَتھ چھِنہٕ اَصٕل پٲٹھۍ یِوان وُچھنہٕ کِہیٖنۍ حظ أڑۍ چھِ کھۄژان وۄژان اَڑٮ۪ن چھِ آسان ہارٹ واٹ کمزور اَگر وۅنۍ تُہۍ ہُہ رٔٹِو نا حظ آ شِکارِ منٛز چھِ کَتھ باتھا تہِ کَران آرام سان اینٛجاے تہِ کَران مَزٕ تُلان حظ اَتھ منٛز چھِ واتان شِکارِ منٛز ہیٚکِو تُہۍ میکزِمم بِہِتھ شےٚ نفر حظ آ شےٚ نَفر ہیٚکِو تُہۍ مطلب زیادٕ نَتہٕ چھِ تَتھ عام طور پَر چھِس تَتھ منٛز کپُل حظ بیٚہوان زٕ نَفر آرام سان یِم اینٛجاے چھِ کَران شِکارا رایڈ

وُچھ حظ ہٮ۪مو أسی أکِس نایہِ تۄہہِ گوٚو نہٕ زیادٕ کیٚنٛہہ وۅنۍ چھُو تہۍ ٹیٛوٗرسٹَے اورٕکی تۄہہِ ہٮ۪مو أسۍ اگر تُہۍ گنٛٹہٕ پٲٹھۍ ؤنِو گنٛٹس ہٮ۪مو تۅہہِ أسۍ شےٚ ہَتھ رۄپیہِ آ اگر وۅنۍ تُہۍ ؤنِو اَسہِ لگَن فُل دۄہ تَتھ منٛز چھِ اَسہِ ڈِسکاوُنٛٹ میلان تیٚلہِ چھُو تۅہہِ تیٚلہِ چھُو تۅہہِ دِنۍ ترٛےٚ ساس رۄپیہِ دۄہس أکِس نایہِ اَگر تُہۍ سۭتۍ اگر تۄہہِ سۭتۍ آسٮ۪و تیٚلہِ چھُ اَتھ دۄہ لگان برابر حظ وۅنۍ اگر تُہۍ چار چِناری تانی آسہِ گژھُن یا تۄہہِ آسہِ گژھُن یُس حظ ہوٹلٕے منٛز چھِ تہٕ سَنطوٗرس تانۍ توٚتٕے تانۍ آسہِ گژھُن تیٚلہِ گوٚو کَمٕے پہن تیٚلہِ لَگہِ نہٕ یوٗت کِہیٖنۍ تَتھ چھُ ٹایِم لگان کَم حظ ژٕ وُچھ حظ یہِ دۄہَس نہَ کھٮ۪ن نہَ چٮ۪ن یہِ چھُ دۄہَس پٮ۪ٹھ حظ ناو ژٔٹِتھ ہُتھٕ پٲٹھۍ أسۍ گنٛٹس ہٮ۪وان شے شےٚ ہَتھ رۄپیہِ پتہٕ چھُنہٕ سُہ گنٛٹہِ تہِ گَژھان برابر کِہیٖنۍ تُہۍ کٔرِو پانَے حِساب تِتھ پٲٹھۍ کوٗتاہ چھِ أسۍ دۄہس زینان مگر وۅنۍ ووٚنمو مےٚ تۅہہِ یہِ اَمہِ موٗجوٗب کہِ مےٚ دوٚپ کیٛاہ چھِ وَنان تُہۍ چھُو ٹیٛوٗرسٹہٕ سۭتۍ تہٕ بیٚیہِ چھُ تُہۍ وارِیاہ نیٚبرٕ پٮ۪ٹھ آمٕتۍ وۅنۍ ما کَرو أسۍ تُہُنٛد دِل تہِ کھٹہٕ